سٲنِس اتھ ڈِسٹرکَس مَنٛز چھِ زیادٕ تَر سومو پَکان ٹرانسپوٹیشَن بیٚیہِ چھِ اَسہِ یِتہِ گاڑِ پَکان تہٕ لوکلہٕ خٲطرٕ چھُ لُکَن کیب چھِ تھٲمٕتۍ آٹو چھُ یا کہِ بیٚیہِ چھِ اَسہِ یہِ حظ یہِ مازدا گٲڑ چھِ سومو گٲڑ چھِ بیٚیہِ یہِ حظ یہِ لوکَل خٲطرٕ چھ آٹوٕے تھٲمٕتۍ بیٚیہِ چھِ اَسہِ ییٚتہِ میکس بیٚیہِ چھِ زیادٕ تَر لُکھ سایکَل تہِ اِستِمال کَران اِدھر اُدھر گَژھنہٕ خٲطرٕ تہٕ بیٚیہِ چھ بیٚیہِ چھ اَسہِ ییٚتہِ پراویٹ تہِ پانس لُکَن مارؤتی اَڑٮ۪و تھایمَژٕ ماروتی اَڑٮ۪و جیٖپ اَڑٮ۪و سیٚنٹرو واریاہَن چھِ پَننہِ پَننہِ گاڑِ تہٕ تمہِ خٲطرٕ تہِ چھ بایکہٕ چھ میکسمَم چھ زیادٕ بایکَن پٮ۪ٹھ کھسان بایک چھِ یوٗز گَژھان بایکَن تہِ چھِ واریاہ